اَلسلامُ علیکُم مےٚ چھِ ناو جاسِر تہٕ آز کَرَو أسۍ کَتھ تِمَن مکانَن ہِنٛز یِم کٔشیٖرِ منٛز اٮ۪ویلیبٕل چھِ رٮ۪نٛٹَس خٲطرٕ یا تِم چھِ أسۍ کٕنٛنَس خٲطرٕ تہٕ ہٮ۪نَس خٲطرٕ تہٕ آز چھِ آز کَل کٔشیٖرِ منٛز واریاہ مکان یِم لُکھ آز کَل یہِ ٹرٛٮ۪نڈ چھِ بنیومُت کہِ یِم لُکھ لُکھ مکانَن پنٛنٮ۪ن رٮ۪نٛٹ چھِ دِوان ٹھیٖک چھا گۄڈٕ یِم چیٖز کٔشیٖرِ نٮ۪بَر ٲسۍ گژھان وۄنۍ یِم کٔشیٖرِ اَنٛدر تہِ گژھان چھِ لَبنہٕ یِوان چھِ تہٕ آز کَل کیٛاہ چھِ گژھان واریاہ ٹیوٗشَن سٮ۪نٹَر واریاہ یِم ہاسپِٹَلَن منٛز ہوسٹَلَن منٛز بَچہٕ روزان چھِ لُکَو چھِ پَنٕنۍ مکان ہوسٹَل بنٲیمٕتۍ لُکَو چھِ پَنٕنۍ مکانَن منٛز ٹیوٗشَن سٮ۪نٹَر بنٲیمٕتۍ لُکو چھِ پَنٛنٮ۪ن مکانَن منٛز بَچہٕ یِم یِوان چھِ گامو پٮ۪ٹھ وَسان سریٖنگر ییٚتہِ چھِ پران ٹوٗشَن ییٚتہِ چھِ پران کالجَن منٛز ییٚتہِ چھِ پران سُکوٗلَن منٛز تہٕ پَتہٕ کیٛاہ چھِ کران پَتہٕ چھِنہٕ ہٮ۪کان تِم گَرٕ گٔژھِتھ کِہیٖنۍ تہِ کٲشِرٮ۪ن مِلیو سُے اَکھ بیٚنِفِٹ کہِ سریٖنگرٕکٮ۪ن لُکَن سُہ بیٚنِفِٹ کہِ تِمو تھٲوۍ پَنٕنۍ مکان تِمو دِتۍ یِم کِرایَن پٮ۪ٹھ کِرایہِ ہٮ۪ژٕکھ تِمَن رٮ۪تَس منٛز دۄیہِ ریٚتۍ ترٛیٚیہِ ریٚتۍ تَمہِ سۭتۍ کیٛاہ گوٚو تَمہِ سۭتۍ بنے تِمَن اِنکَم تَمہِ سۭتۍ بنے تِمَن چَنٛدٕ گٔے تِمَن گرم تہٕ اَمہِ سۭتۍ کیٛاہ گوٚو یا وۄنۍ کَرَو أسۍ کَتھ رِیَل اٮ۪سٹیٹَن ہِنٛز رِیَل اٮ۪سٹیٹ کیٛاہ گوٚو رِیَل اٮ۪سٹیٹ گوٚو مٲنِو تُہۍ لُکھ چھِ مکان ہٮ۪وان أتھی کٔرٕکھ کٲم دۄن ؤرِیَن ترٛٮ۪ن ؤرِیَن تھوٚوُکھ چلووُکھ کٔڑہَس زَڈ تَمہِ پَتہٕ کٔرٕس کٲم ریٹ کھٔژٕس تہٕ ژھٕنُکھ کٕنِتھ بنے پونٛسہٕ رۄپیَس زٕ ژور لَچھ تہٕ پٔکۍ برٛونٛٹھ کُن یِتھَے کٔنۍ کیٛاہ چھُ گژھان یِتھَے کٔنۍ چھِ لُکھ پَنٕنۍ لۄکٕٹۍ لۄکٕٹۍ مَکان یِمَن چھِ الگ ہٮ۪وان پَتہٕ بناوان نٔے مکان تِمَے تِمَے لگاوان تہِ تھَوان رٮ۪نٹَس پٮ۪ٹھ رٮ۪نٛٹہٕ سۭتۍ کیٛاہ چھِ گژھان یُتھٕے تِم رٮ۪نٛٹ چھِ بناوان تَتھ مکانَس پٮ۪ٹھ تِم مکانہٕ چھِ تِم اِنوٮ۪سٹ کران اَتھ رٮ۪نٹہِ منٛز تِمَن مکانَن چھِ تَمہِ سۭتۍ پونٛسہٕ بنان تہٕ تَمہِ سۭتۍ چھِ تِہٕنٛز اِنکَم جَنٛریٹ گژھان